آ بالکل بہٕ چھُس پَنٕنۍ فوٹو پوسٹ کَران سوشَل میٖڈیاہَس پٮ۪ٹھ زیادٕ نہٕ کینٛہہ اَلبَتہ مینلی چھُس بہٕ اِنٛسٹاگرٛامَس پٮ۪ٹھ پَنٕنۍ فوٹو پوسٹ کَران تَتٮ۪ن چھُس بہٕ اَیٚمہِ موٗجوٗب پوسٹ کَران کہِ پَنٕنۍ فرٛٮ۪نٛڈَن سۭتۍ چھِ گژھان یِم مےٚ زانن یِم فالوٲرٕس چھِ تِمن چھُ زان پہچان گژھان اور تِم چھِ گژھان مولوٗم کہِ مطلب کیٛاہ چھُ چلان میانہِ زندگی منٛز اور تَتٮ۪ن چھُس بہٕ اَمی موٗجوٗب کران کیٛازِ کہِ سُہ چھُ اِنٛسٹاگرٛام کیٛاہ چھُ کران پرٛٮ۪ویٹ ایٚکسٮ۪س کران یوٗزرَس دِوان تاکہِ یہِ ہیٚکہِ نہٕ بیٛاکھ کانٛہہ اَنُن مطلب یُس نہٕ فالو تہِ آسہِ کران سُہ ہٮ۪کہِ نہٕ وُچھِتھ مےٚ کِہیٖنۍ تہٕ سُہ اوٚپشن چھُ تَتھ ایولیبل